ہیٚلو وعلیکُم سَلام بہٕ حظ چھُس مَشُکُر احمد حظ تُہۍ چھِو حظ سجاد صٲب چھُو حظ آ اَسہِ اوس حظ اَسہِ اوس لٲسۍ پوٗر تام حظ گژھُن اَسہِ حظ یہِ چھُ پَسنٛجر حظ تۄہہِ اوس اَسہِ اوس یہِ ہاسا یہِ اَسہِ حظ اوس لٲسۍ پوٗر تام گژھُن حظ اَہَن حظ آ آٹوٗہس منٛز چھُ گژھُن أسۍ چھِ روزان حظ پُلوامہ تۄہہِ چھُو حظ اَسہِ اوس گژھُن لٲسۍ پوٗر تُہۍ چھِو حظ لوکیشن اَمِچ پَتاہ اَچھا آ لٲسی پورہ اِنڈَسٹِرٛی چھُ اَسہِ گژھُن حظ ایلپایِن فرٛس سِٹور نِش ترٛاوُن اَسہِ حظ مال حظ تور نِیُن اَسہِ اَسہِ چھُ گژھُن حظ زٕ بَجے چھُ اَسہِ گژھُن حظ

ٹھیٖک

اَچھا اَہَن حظ آ یہِ پِک اینٛڈ ڈرٛاپ چھُ اَسہِ اورٕ یور آ بِلکُل اَسہِ چھُ اَسہِ یورٕ گژھُن تَتہِ چھُ اَسہِ بیٛاکھ آیٹَم تُلُن سُہ چھُ ترٛاوُن واپَس اَتھ واپَس مین مارکیٹس منٛز پُلوامہ تُرٛواہ شیٚتھ رۄپیہِ لگنا تھوڑا اَسہِ پیٚیہِ تیٛوٗت پیٚیہِ نہٕ پرٛارُن کیٚنٛہہ پنٛداہ مِٹن پیٚیہِ پرٛارٕنۍ حظ اَدٕ حظ چلو ٹھیٖک چھُ تہٕ بہٕ کَرٕ تۄہہِ لوکیشن حظ سٮ۪نٛڈ واٹٕس ایپَس پٮ۪ٹھ اَدٕ تُل ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک چھُ اَدٕ حظ چلو سلامُ علیکُم